وِنکٮ۪ن چھُ سٲنِس سَماجَس مَنٛز اَگَر وٕچھو ہِندُستانَس مَنٛز زَنان چھِ واریاہ زیادٕ مُشکِلاتَن ہُنٛد سامنہٕ کَران چاہے تِم گامَن مَنٛز آسہِ شَہرَن مَنٛز آسہِ لَگبَگ چھِ زَنان پرٮ۪تھ کُنہِ ش جایہِ واریَہَن مُشکِلاتَن ہُنٛد سامنہٕ کَران فرق چھِ گامَن تہٕ شَہرَن مَنٛز چھِ فرق اَگَر وٕچھو مِثال کے طور پَر گامَن مَنٛز چھنہٕ وٕنۍتہِ دِوان مُلازمَت کَرنہٕ زَنانہِ یُس زَن نہٕ شَہرَس مَنٛز چھُ کینٛہہ مَگَر یُس زَن بوٚڑ یِتھے پٲٹھۍ چھِ باقی تہِ مَسلہٕ یِوان مِثال کے طور پَر گَر نیٚبَر نیرُن ژیٖرۍ ژور پانٛژھ بجے پَتہٕ چھِنہٕ ہیٚکان سٲنِس یَتھ سَماجَس مَنٛز یا شامَس ہیٚکہِ نہٕ زَنان موڑ بازَر گَرِ نیٚبَر نیٖرِتھ کِہِنۍ تہِ اکھ چھُ یِوان غَلَط ماننہٕ دوٚیِم چھُ یِوان یہِ سَمجَن زِ یہِ ہسا چھُ خَطرٕ تکیازِ حالات چھِ نہٕ ییٚتہِ تِم وٕنۍ چھ نہٕ ییٚتہِ تِژھ سیفٹی سکیورٹی زَنانَن ہٕنٛدۍ خٲطرٕ کِہِنۍ تہِ وٕنۍ چھَنہٕ تیٖتیاہ سَماجَس مَنٛز لُکھ تیٖتیاہ کیاہ چھِ اَتھ وَنان با شعور بَنیٚیمٕتۍ کینٛہہ یُتھ زَن تِم حفاظت کَرن بلکہِ چھ یِوان ماننہٕ زِ خَطرٕ چھُ اَگر ہَسا زَنان موٚڑ گَرِ نیٚبَر نیرِ یِتھے پٲٹھۍ چھُ ملازمَتُک مَسلہِ ملازمَت گامَن مَنٛز چھَنہٕ وٕنہِ دِوان زَنان مٔہنِس ملازمَت کَرنہٕ کِہِنۍ اکھ چھِ وَنان یہِ ہَسا چھُ گوٚناہ بیاکھ چھُ وَنان یہِ چھُنہٕ سٲنِس قومَس مَنٛزے چھُ نہٕ زَنانِ موٚڑ سُنٛد گَرِ نیٚبَرنیرُن باقی چیٖز وۄنۍ چھِ تھوڑا فرق آمٕژ شَہرَن مَنٛز بازرَن مَنٛز چھِ وٕنکٮ۪س لَگ بَگ کَران زَنان مٔڑۍ ملازمَت وُلازمَت ؤے تِمَن مَنٛز چھُ آمُت یہِ شعور زِ پَتہٕ تِمَن چھُنہٕ باسان زیاد پھَرَکھ زَنان مٔڑِ تہٕ مَردَس مَنٛز تیٖژ کینٛہہ مَگَر کیاہ مِثال کے طور پَر ہِندُستانَس مَنٛز چھِ وٕنکٮ۪ن تہِ تِم جایہِ زَنان گَژھِ پَردٕ گوٚو ٹھیٖک مَگَر تَتھ بَرعکس کیاہ چھُ کمہِ آیہِ چھُ پَردٕ زِ زَنان موٚڑ چھِ کیاہ چھِ اَتھ وَنان سُہ گونٛگَٹ چھُ آسان اَڑٮ۪ن جایَن نِقاب چھُ آسان باقی چیٖز چھِ آسان ییٚتہِ زَن یوتاہ زیادٕ موسَم چھُ گرم چھُ آسان یِتھِس گَرمَس مَنٛز ییٚمہِ ساتہٕ اِنسانَس دَم چھُ گَژھان تمہِ ساتہٕ تہِ چھِ اکھ زَنان مَجبوٗر آسان یِم چیٖز یِم رسم نِباونہٕ خٲطرٕ گوٚو یِم چھِ تٔمۍ سٕنٛز زِندَگی مُشکِل بَناوان بییٚہِ تہِ چھِ باقی مَسلہٕ چھِ ژیٖرۍ سُلہِ ژیٖرۍ نیٚبَر نیرُن تَتھ مَنٛز چھِ مُشکِلات گَژھان وۄنۍ چھُ کیا چھِ وَنان گارمنٹَن تہِ چھِ وٕنکٮ۪ن پَننہِ پالسِیَن مَنٛز سِکیٖمَن مَنٛز یَتھ مَنٛز زَن سُہ ؤیٚژھان چھُ زِ زیاد کھۄتہ زیاد زَنان مَنٛڈٮ۪ن روزگار دیُن تِمَن مَدَد کَرُن یا پَننہِ وٕنکٮ۪ن سِکیٖم دِوان گارمٮ۪نٹ یِمَن چھُ دِوان لون کَم ریٹَس پیٹھ تاکہِ زَنان منڈۍ کَرن بِزنِس کَرَن باقی چیٖزکَرَن تِم روزَن پَتھ کینٛہہ یِتھ پٲٹھۍ زَن وٕنکٮ۪ن مٔہنی چھِ کَران باقیَن مُلکَن مَنٛز چھِ مٔہنی یا پَننہِ کیا چھِ وَنان پَننِسی مُلکَس مَنٛز چھِ کَمپنی کھولان باقی چیٖز کھولان اِتھے پٲٹھۍ چھِ یِوان وٕنکٮ۪ن گورمنٹٕکۍ طَرفہٕ زَنان مَنٛڈٮ۪ن تہِ دِنہٕ تاکہِ یِم تہِ گَژھَن پَکٔن برونٛٹھ یِم تہِ روزَن نہٕ پتھ کینٛہہ یا پَرنُک چھُ یِتھ پٲٹھۍ زَن ہِندُستانَس مَنٛز اکھ بوٚڑ وٕنکٮ۪ن نارٕ چھُ یِون دِنہٕ بیٹی بَچاو بیٹی پَڑھاو تَتھ مَنٛز چھُ یُہے مَقصَدے زِ کوٗر اکھ ہَسا گٔژھ بَرابَر أکِس لڑکَس بَرابَرآسٕنۍ پرتھ لِحاظس مَنٛز اور تَز تمہ کہِ موٗجُب چھُ دِوان ونکٮ۪ن گورمنٹ یِمَن بَجہِ بَجہِ سِکیٖم یِم پَکَن برونٛٹھ کانٛہہ مول یا کانٛہہ موج گٔژھ نہٕ کیا چھِس وَنان کھوژٕنۍ کینٛہہ زِ مےٚ چھِ کوٗر بلکہِ گٔژھ سۄ فخر کَرٕنۍ مَگَر سُہ چھُ تیٚلہِ مُمکِن ییٚلہِ تمس تِم بَرابَر سارے اپارچُنِٹی مِلَن تِم سٲری موقہٕ مِلَن یِم زَن أکِس لڑکَس چھِ یِوان دِنہٕ تمِس تہِ یی تِتھے پٲٹھۍ پرورِش کَرنہٕ یِتھ کنۍ أکِس لڑکَس چھِ یِوان پَرورِش کَرنہٕ اور امہِ موٗجوٗب چھِ سٲنۍ ییٚتِچ گارمنٹ تہِ کوٗشِش کَران یہِ تہِ چھِ اَنان اَلَگ اَلَگ کیاہ چھِ اَتھ وَنان سِکیٖم اَلَگ اَلَگ پالسی چھِ یہِ وَنان تہٕ تاکہِ یہِ بَننہٕ سَماجَس پیٹھ اکھ بٲڈٕن کینٛہہ بییٚہِ زَن بَدلہِ سونٛچ اکھ بَدلہِ سَماجُک وٕنکٮ۪ن یُس زَن لِٹریچَر چھُ یا علم چھُ یا باقی کِتاب چھِ تِمَن مَنٛزتہِ چھُ یی یِوان پَرناونہٕ زِ مٔہنِس تہٕ زَنان مٔڑِس یا کورِ تہٕ لڑکَس مہ سا چھَنہٕ تِژھ کانٛہہ فَرَق کِہِنۍ تہِ یَتھ مَنٛز زَن پَتہٕ اکھ کوٗر پَتھ روزِ تہٕ یہِ تہِ ہَسا چھِ بَرابَر آسان قٲبِل أمِس مَنٛز تہِ ہَسا چھِ آسان سۄ کوز یہِ ہیٚکہِ سَماجَس مَنٛز پَنُن اکھ مَقام پٲدٕ کٔرِتھ پَنُن اکھ مَقام بَنٲیِتھ عِزت سان زندگی گُزٲرِتھ تہٕ مَگَر وٕنکٮ۪ن چھُ وۄنۍ تھوڑا بہت یِمَن گامَن مَنٛز یا باقی یِم زَن دوٗر دِہات عَلاقہٕ چھِ آسان تِمَن مَنٛز چھِ گَژھان وٕنۍتہِ یِم چیٖز مُشکِل تَتہِ چھِ وٕنۍتہِ زَنان مٔڑِس آسان واریاہ زیادٕ مُشکِلات زِندگی گُزارنَس مَنٛز لَگ بَگ چھُ مَگَر واریَہَس حَدَس اَثَر گوٚمُت اور وٕنکٮ۪ن چھُ تُکُن پَکان دُنیاہ وٕنکٮ۪ن چھُ باسان زِ کوٗر آسٕنۍ یا زَنان موٚڑ آسٕنۍ چھُ نہٕ کانٛہہ گۄناہ کینٛہہ اکھ کوٗر تہِ ہیٚکہِ بَرابَر أکِس مٲلِس تِتہ دِتھ یہِ اکھ نیٚچوٗ ہیٚکہِ دِتھ سۄ تہِ ہیٚکہِ دُنیَہَس مَنٛز تِتھ پٲٹھۍ زِندگی گُزٲرِتھ یِتھ پٲٹھۍ اکھ لڑکہٕ یا نیٚچوٗ ہیٚکہِ گُزٲرِتھ تہٕ امہ سۭتۍ چھُ باسان زِ کورِ مَنٛز تہٕ نیٚچوِس مَنٛز چھِ نہٕ کانٛہہ تیٖژ بٔڑ فَرَق کینٛہہ یِمَن مَنٛز نَسا پَزِ نہٕ اِنسانَس اکھ بید باو کَرٕنۍ کِہِنۍ تہِ یِم چھِ ہِوی یِم چھِ اَکے یِمَن چھَنہ تیٖژ زیاد فَرکھا کینٛہہ تَو موٗجُب چھُ وٕنکٮ۪ن سَماجَس مَنٛز آمُت تھوڑا سُدھار کورِ تہِ چھِ گَرَو نیٚبَر نیران سوٚکوٗل کالیج گَژھان ییٚلہِ کہِ زَنہ أکِس وَقتَس مَنٛز کوٗر کالیج ہیٚکہِ ہا گٔژھِتھ کینٛہہ پَننِس گامکِس سوٚکوٗلَس تام یا مَحَلہٕ کِس سوٚکوٗلَس تام زیاد کھۄتہ زیاد ٲسۍ کورِ دِوان اِجازَت تَتہِ پیٹھ اُکُن نہٕ کینٛہہ وٕنکٮ۪ن چھَنہٕ سۄ فِکر وٕنکٮ۪ن چھِ کورِ گَژھان نیٚبرِمٮ۪ن کیاہ چھس وَنان شَہرَن مَنٛز نیٚبرِمٮ۪ن رِیاستَن مَنٛز سٹیٹَن مَنٛز یا نیٚبرِمٮ۪ن مُلکَن مَنٛز چھِ گَژھان تَتہِ چھِ پَران تَتہِ چھِ پَنُن ناو کَماوان پَنُن ناو چھِ روشَن کَران اور یہِ چھُ سوروے وٕنکٮ۪س امے سۭتۍ گوٚو مُمکِن اکھ آو یہِ زَن سَماجَس مَنٛز یُس زَن علمُک یہِ اکھ اِنقٕلاب آو تمہِ پَتَن یُس یہِ دوٚیِم چیٖز یہِ گورمینٹ تہِ چھُ وٕنکٮ۪ن کوٗشِش کَران ییٖژ نہٕ تیٖژ لُکَن مَنٛز اکھ سۄ اویرنیٚس پٲدٕ کَرنٕچ لُکَن اکھ یہِ ہٮ۪س دِنُک زِ کوٗر تہٕ لڑکہٕ ہَسا چھِ بَرابَر